أسۍ اگر وٕنکیٚس وُچھو لوکَل لوکَلَس مَنٛز کۭتیاہ لوکَل کوٚمنٹیزَن کۭتیاہ صدقہٕ چھِ أسۍ دِوان کٕمَن آرگنایزیشنَن چھِ أسۍ دِوان صدقہٕ سُہ ہَسا چھُ سٲنِس بارہمولہ ہَس مَنٛز ڈِفرَنٹ مختٔلف ڈِسٹرکَن مَنٛز اگر ہَسا أسۍ گۄڈے وُچھو ہٲروَنَس مَنٛز ہٲروَنَس مَنٛز ہَسا چھُ اَسہِ اَکھ یتیٖم ٹرسٹ ساروی کھۄتہٕ بوٚڑ یَتھ ہَسا وَنہٕ چھُ آمُت اَتھ پٮ۪ٹھ چھُ اَسہِ خرچ گَژھان تقریباً چھُ اَسہِ رٮ۪تہٕ وادَن مَنٛز لَچھہٕ بوٚد علاوٕ اَتھ یٹیٖم یتیٖم ٹرسَٹَس پٮ۪ٹھ خرچہٕ گَژھان تہٕ تِمو پٮ۪ٹھہٕ کِتھ پٲٹھۍ ہَسا اَنو أسۍ اصل وایبہٕ پَننہِ سوسایٹی پَننہِ کوٚمنِٹی پٮ۪ٹھ پَتہٕ اگر وُچھو أسۍ وٕنکیٚس چھُ عمومَن گورمٮ۪نٹَن تھایِمٕژ ییٚتہِ یِم بُزرگ آسَن تِمَن خٲطرٕ ہَسا چھِ اولڑ ایج سِکیٖمہٕ پَتہٕ ییٚلہِ تِم بُزرگ چھِ پَننہِ کۄٹھہِ گَژھان تِمَن ہَسا چھُ یہِ سون سَرکار کَران بَرپور مَدد یا اگر سٲنِس سماجَس مَنٛز وُچھہون وٕنکیٚس کانٛہہ یتیٖم شُر تٔمِس تہِ ہَسا چھُ وٕنکیٚس چیرِٹی صدقہٕ تھرووٕے مدد گَژھان یا مطلب اَسہِ نزدیک کُنہِ یِمَن تِمَن تہِ شا تِمَن تہِ ہَسا چھُ گَژھان اَسہِ ہَسا چھِ وٕچھمٕتۍ پَننہِ زِندگی مَنٛز دۄہ کھۄتہٕ دۄہ ہَسا چھِ گَژھان یِمَن مَںٛز اِضافہٕ أسۍ ہَسا چھِ وٕچھان وٕنکیٚس کیٖتیاہ کیٖتیاہ شُرۍ چھِ تِم یِم بےٚ گر چھِ کیٖتیاہ فیملیٖز چھِ تِم یِم بےٚ گَر چھِ کیٖتیاہ خاندان چھِ تِم یِم بےٚ گَر چھِ مگر أسۍ نَسا چھِنہٕ دِوان غلط اثرات پَننِس سماجَس پٮ۪ٹھ پٮ۪نہٕ کیٚنٛہہ اگر ہَسا أسۍ پَننِس یَتھ مَنٛز اَکھ لَکٕٹۍ اَکھ مِثال نِمو اگر ہَسا أسۍ اَز ہَسا چھِ ییٚتہِ عمومَن یِم نٮ۪برٕ غریب فیملِیو پٮ۪ٹھہٕ ہَسا چھِ آسان آمٕتۍ تِمَن ہَسا چھِ دِوان لَکُٹ لَکُٹ شُر تانۍ ہَر کانٛہہ ہَسا چھِ اَتھ اِموشنَس مَنٛز یِوان کہِ ییٚمِس آسہِ کُنہِ نَتہٕ کُنہِ چیزٕچ ضرورَت سُہ ہسا چھُ پانژھ رۄپیہِ زٕ رۄپیہِ تھرووٕے أمِس صدقہٕ دِوان تمہِ کِنۍ چھِ أسۍ وَنان کہِ نا دۄہ کھۄتہٕ دۄہ چھِ یہِ گَژھان اگر ہَسا چھُ کانٛہہ ہوم لیٚس چھُ سُہ ہَسا چھُ بَنان ہوم فُل ییٚمِس نہٕ گَرٕ چھِ تٔمِس ہَسا چھِ بَنان گَرٕ تہِ کیازِ اَکھ لۄڑ لۄکٹٕے صدقہٕ ہَسا چھِ اَکہِ وِز بوٚڑ صدقہٕ بنان اَکٕے رۄپے ہیٚکہِ اگر ہَسا أسۍ اَکہِ اَکہِ رۄپیہِ پانژھے پانژھے رۄپیہِ اِنسان جَمع کَرِ یِہاے رۄپے رۄپے یا یِماے پانژھ پانژھ رۄپیہِ یا یِماے دَہ دَہ رۄپیہِ ہَسا بَنہِ اَکھ وِز لَچھہٕ بوٚد رۄپیہِ اَکہِ وِز زٕ لَچھ رۄپیہِ یِم یِم تِمو رۄپیو تھرو ہَسا ہیٚکو أسۍ پَنُن گَرٕ بنٲیِتھ اگر ہَسا أسۍ ڈِسٹرک بارہمولہ جموں کشمیٖرَس مَنٛز وٕنکیٚس وُچھو